ہیٚلو وعلیکُم سلام ٹھیٖک چھُو حظ آ شُکُر خۄدایَس پانہٕ چھُو ٹھیٖک ؤنۍتو جناب

اَچھا ٹھیٖک اَلٹرٛاساوُنٛڈ کٮُ۪تھ کوٚروا تۄہہِ ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ ما ٲسوٕ گَرِ وَرِ ما ٲسۍ کٲنٛسہِ یہِ اَچھا بی پی چھُ گژھان ہاے پانہٕ ما اوسوٕ اَمہِ برٛونٛہہ کیٚنٛہہ باسان تۄہہِ تۄہہِ کِتھٕ کٔنۍ باسٮ۪وٕ کہِ تۄہہِ کوٚروٕ پتہٕ یہِ اَلٹراساوُنٛڈ

اَچھا ٹھیٖک

اَچھا ٹھیٖک چلو گوٚو ٹھیٖک ترٛیش ترٛیش ترٛیش چھُو چٮ۪وان ترٛیش کوٗتاہ چھِ کۭژاہ چھِو ترٛیش چٮ۪وان سلاد ولاد چھُوا کھیٚوان ٹھیٖک چھُ اَتھ چھِ کَرُن تھوڑا بہت پرہیز اَتھ چھُ یہِ ژۄکر کَرُن حالَس بنٛد بیٚیہِ ماز کَرُن بنٛد بیٚیہِ یہِ دال کَرٕنۍ بنٛد سرجٔری چھِ کَرٕنۍ تُہۍ کٔرو کٲم تُہۍ ییٖزیٚو اَسہِ سٲنِس کِلنِکَس پٮ۪ٹھ تہٕ اَسہِ چھِ ڈاکٹر صٲب تہِ آسان ییٚتی ایٚویلیبُل أسۍ وُچھو کہِ کوٗتاہ کیٛاہ چھُ وُچھو وُچھو بیٚیہِ کرو اکھ زٕ ٹٮ۪سٹہٕ بیٚیہِ تہٕ وُچھو تَمے حِساب وُچھو پَتہٕ کیٛاہ کَرو تہٕ فٔردَر ہٮ۪کو أسۍ تَمہِ وِزِ ؤنِتھ تہٕ یِتھٕ کٔنۍ ہٮ۪کو وُنہِ چھُنہٕ یِتھٕ کٔنٮ۪تھ البتہٕ مگر یہِ چھِ کَرَن کٲم اگر اَتھ کَنہِ آسٮ۪ن تہٕ تیٚلہِ چھِ یہِ رِموٗ کَرُن آ تیٚلہِ اگر زیادٕ کَنہِ آسن تیٚلہِ چھِ یہِ رِموٗ کَرٕنۍ سُہ وُچھو نا سُہ وُچھو سُہ وُچھو أسۍ کَرو پنٕنہِ آیہِ تہِ پنٕنۍ ٹٮ۪سٹہٕ تہٕ تُہۍ وٲتِو کِلنِکَس پٮ۪ٹھ یِیِو تُہۍ یور تۄہہِ کیٛاہ چھَو ایج ٹونٹی سٮ۪وَن خانٛدَر چھُو کٔرِتھ کِنہٕ خانٛدَرٕ روٚستُے چھُو دوٚپمَے خانٛدَر چھُوا کٔرِتھ کِنہٕ خانٛدٕرٕ روٚستُے اَچھا خانٛدَر چھا کٔرِتھ پرواے چھُنہٕ کیٚنٛہہ خۄداے کَر سَہل چلو تُہۍ وٲتۍ زیٚو میٛٲنِس کِلنِکَس پٮ۪ٹھ آ پرواے چھُنہٕ کیٚنٛہہ تۄہہِ دِمہو تٔتی نظر تہٕ بِہِو خۅدایَس حوال